ییٚتہِ ہَسا چھِ اگر کٲنٛسہِ یہِ ہَسا یہِ جایِنٛٹَس پین کَرِ یا کھۄرٕ کِس اَتھ یَتھ منٛز پین کَرِ تٔمِس ہَسا چھِ پٮ۪وان کَرُن گَنٛڈٕ ہَسا چھِ پٮ۪وان اَنُہ اَنٕنۍ گَنٛڈٕ چھِ پٮ۪وان ژیٹٕنۍ بیٚیہِ چھِ تَتھ ترٛاوُن پٮ۪وان روٚہَن ترٛاوُن سۭتۍ بیٚیہِ ہَسا چھِ زیوٗر پٮ۪وان تَتھ ترٛاوُن سۭتۍ بیٚیہِ سا روٚنٛگ یہِ ہَسا چھِ پٮ۪وان سورُے ژیٹُن نیمہِ منٛز یہِ ہَسا یہِ کَرُن صحیح ہَسا کَرُن مِکٕس یہِ صحیح رَلاوُن تہٕ بیٚیہِ ترٛاوُن اَتھ تھوڑا ترٛاوُن اَتھ تھوڑا بہت ترٛاوُن اَتھ یہِ ہَسا یہِ واٹَر سۭتۍ بیٚیہِ سا ترٛاوُن تھوڑا آیِل تیٖل ترٛاوُن کٲشُر تیٖل مَشٹٲڈ آیِل ترٛاوُن تھوڑا سۭتۍ اَمِکُے ہَسا بَناوُن اَکھ سلوٗشَن اَکھ تہٕ واریاہ ہَسا چھِ بَنان سٮ۪می لِکوِڈ سلوٗشَن اَکھ تہٕ یہوے ہَسا چھِ پٮ۪وان پٮ۪وان پَتہٕ یہِ ہَسا یہِ یُس زَن یہِ پین آسہِ ییٚمِس اَتھ تہِ چھُ پٮ۪وان یہِ ہَسا یہِ اَمِچ مٲلِش کَرٕنۍ اَمے یہِ ہَسا یِوان اَمے میٹیٖریَلٕچ تہٕ اَمہِ سۭتۍ ہَسا چھِ کَم سے کَم پٮ۪وان دَہَن پنٛدہَن مِنٹَن اَمچی مٲلِش کَرُن پھَش دیُن اَمِکُے ہیوٚر بۄن دیُن پھَش واریاہ تہٕ اَمہِ ساتہٕ حظ چھِ دَہہِ پنٛدہَے مِنٹہِ باد اَتھ حظ چھِ أمِس گژھان کٲم أمِس ہَسا چھِ فرق گژھان اَتھ جایِنٛٹ پینَس پانَے